اَسَلامُ علیکُم ورَحمَتُلہ ٹھیٖک چھِو حظ مےٚ حظ کَرے وٕنۍ فُڈ آرڈر پَنٛداہ مِنَٹ برونٛہہ یہِ ہسا ووت مےٚ نِش اۭں بوٗزِو تُہۍ مگر یِتھُے ہَسا مےٚ یہِ کھوٗل اتھ ہَسا لُکھ مُشِک ہیٚنۍ اتھ اوس یِوان مُشک بیٚیہِ اوس یہِ تھوڑا یِہے سُہ گَرمیومُت اوس یہِ اوس مَطلَب باسان خَبَر کَرُکھ اتھ چھِ یِوان واریاہ زیادٕ مُشک ٹھیٖک نَسا اوس نہٕ یہِ کینٛہہ ہے بوٗزِو گۄڈٕ تُہۍ یِتھُے مےٚ کھوٗل اَرسلان چھُ مےٚ ناو اَتہِ وٕچھِو تُہۍ پِزاہ کَرے مےٚ آرڈَر پَنٛداہ مِنَٹ گۄڈٕ چِکَن بلاسٹ یُس مےٚ یہِ پیک ڈَبہٕ کھوٗل مےٚ ہیٚژاہے کھیوٚن ہے اتھ ہَسا اوس واریاہ زیادٕ مُشک یِوان مُشک اوس اتھ یِوان واریاہ زیادٕ مےٚ سِی کوٚر کٲم مےٚ زِی یہِ مہَ چھِ ہورٕ یورٕ یِوان پَتہٕ ہیٚوت مےٚ اَتھ مُشک کَرنووُم چٮ۪ک پَک پَتہٕ اوس اتھ واریاہ زیادٕ مُشک یِوان یہِ اوس خَراب گوٚمُت تُہۍ ؤنِو مےٚ کٲم تُہۍ ؤنِو مےٚ کَتھا اکھ یُس مےٚ یہِ پِزا کوٚر آرڈر یورٕ ٲس مےٚ بوٚچھِ واریاہ زیادٕ لٔجمٕژ میز تُہُنٛد ریٚسٹورنٹ چھُ مےٚ ناو بوٗزمُت بہٕ کَرٕ اَتہِ آرڈر مےٚ ہَسا کوٚر آرڈر مگر یہِ چھِ مُشک یِوان یہِ کیاہ چھو تُہۍ کَران مَطلَب یہِ چھےٚ کانٛہہ اِنصافا تُہۍ ؤنِو مےٚ خَراب پِزا سوٗزو تۄہہِ اورٕ خَراب پِزاہ کیازِ سوٗزو تۄہہِ تُہۍ ؤنِو مےٚ ہے بہٕ چھُ سا تیٚلہِ اَپُز وَنان خَراب چَن میسیج کیاہ ییٚکیاہ ویٖڈیو تہِ تُل اتھ ٲس لَو ہِش لٔجمٕژ وۄنۍ کَتہِ چھِو دِیِو مےٚ پَنُن رِفَنٛڈ واپَس کیاہ چھو دِیِو مےٚ بَدلاے پِزا کیاہ کٔرِو وۄنۍ تَلسا دِ أمِس میٚنیجَرَس اَتھِ میٚنیجَرس اَتھ وَنہٕ ہا ہاں وَعلیکُم سلام اَسلام علیکُم مےٚ ہَسا کَرے وٕنۍ تُہندِ ریٚسٹورنٹ پیٹھ فُڈ پِزا آرڈَر یہِ کیاہ دٔلیٖل چھِ یہِ چھُ خَراب کیاہ وَنوو بہٕ تۄہہِ تُہُنٛد سٹاف ممبر چھُ وَنان اتھ گَژھِ نہٕ یہِ رِفَنٛڈ اتھ گَژھِ نہٕ ہہُ کَتہِ چھُ خَراب اَسہِ سوٗز پانے یہِ چھےٚ کانٛہہ طریٖقا کَتھ کَرنُک تٕہٕنٛدِ سٹافُک شرارت نہ حظ چھُس نہٕ کَران کِہیٖنۍ تُہۍ بوٗزِو وارٕ یُس تُہُنٛد سٹاف چھُ تٔمِس وون مےٚ اِتھ کنۍ پِزا کوٚر مےٚ آرڈر اتھ چھُ مُشک یِوان اتھ چھِ لَو لٔجمٕژ یہِ چھنہٕ ٹھیٖک کِہیٖنۍ کالٹی امِچ تُہۍ دِیِو مےٚ رِفَنٛڈ یا کٔرِو مےٚ رِپلیسمیٚنٹ تُہۍ یِیِو تُہۍ کٔرِو یہِ چٮ۪ک بہٕ چھُسا اَپُز وَنان کِنہٕ پوٚز وَنان تُہُنٛد سٹاف چھُ مےٚ وَنان اَسہِ کوٚر یہِ چٮ۪ک أسۍ چھِ نہٕ یہِ کِہیٖنۍ کٕنان أسۍ چھِ ٹھیٖکھ سٲنۍ کالٹی چھِ ٹھیٖک تۄہہِ چھُو خَبَر کیاہ کوٚرمُت اَپُز چھِو وَنان بہٕ کیازِ حظ وَنہٕ اَپُز مےٚ سی ویٖڈیو چھُ تُلمُت ویٖڈیو سوٗزمَو بہٕ تۄہہِ تُہۍ أکیاہ تُہۍ تُہۍ یِیِو پانہٕ کٔرِو چٮ۪ک اۭ ؤنو حظ تُہۍ دِی وَ مےٚ یہِ رِفَنٛڈ کِنہٕ تُہۍ کٔرِو واپَس یہِ رِپلیسمیٚنٹ مےٚ کیاہ چھُ رِفَنٛڈَس کَرُن تُہۍ ؤنِو مےٚ مےٚ چھِ بوٚچھِ لیٚجمٕژ بہٕ موٗدُس بوٚچھِ سۭتۍ مےٚ کٔرِو یہِ مہربٲنی کٔرِتھ رِپلیسمیٚنٹ جَلدی جَلدی اۭں مہربٲنی کٔرِو تُہۍ یہِ کٔرِو رِپلیس اَد شُکریہ جِناب مگر جَلدی پَہَم اَدسا شُکریہ شُکریہ اۭں رِپلیسمیٚنٹ چِکَن بلاسٹ لارٕج سایز پِزا اَدسا شُکریہ